آچھا تۄہہِ چھُو میٚنشن کوٚرمُت مےٚ چھِ کُکِنٛگ ہیٚچھمٕژ تہٕ گوٚو تمیٛک مطلب تُہۍ چھُو کُکِنٛگ کَران تُہۍ ؤنِو تُہۍ کۄس کۄس ٲں ڈِش چھُو زیادٕ فیورِٹ یۄس تۄہہِ وارِیاہ اصٕل تہٕ بیٚیہِ وارِیاہہِ لٹہِ چھُو وُنیٛک تانۍ بنٲومٕژ مےٚ چھِ واریاہ ڈِشہٕ بنایمَژ یَتھ منٛز مےٚ ٲں واریاہ ڈِشہٕ چھِ بنایمَژ یَتھ منٛز مےٚ ٲں وارِیاہہِ لَٹہِ چھِ بنٲومٕژ بِریانی سۄ چھِ وارِیاہہِ لٹہِ اسہِ بنٲومٕژ ڈِشہِ بیٚیہِ چھِ مےٚ بنٲمُت ٲں اتھ کیٛاہ وَنان ٲں ماز ٲں ہاکھ بیترِ گازرِ وازرِ یِم تہِ چھِ ڈِشہِ یِوان بنان بیٚیہِ